کَتھ چھِ یِتھ کَنہٕ زِ اَسہِ اوس اکھ کَلر پینسل آرڈر کٔرمٕتۍ یعنی کہِ رنگہٕ پیٚن ٲس اَسہِ آرڈر کٔرمٕتۍ تہٕ تِم ٲسۍ واریاہ زیادٕ اَصٕل تہٕ تِہُند لٮ۪کُھن ییٚمہِ سۭتۍ مےٚ مطلب تَمہِ سۭتۍ سۄ رنگ کور سُہ تہِ اوس واریاہ اَصٕل واریاہ پِگمینٹڈ اوس سُہ مطلب یِتھۍ کٔنۍ اوس سُہ بہٕ ٲسٕس کُنہِ کاپی پٮ۪ٹھ سُہ رنگ کران کُنہِ کینوَسس پٮ۪ٹھ سُہ رنگ کران سُہ اوس نہٕ دٔیمہِ طرفہٕ نیران کِہینۍ سُہ اوس واریاہ زیادٕ اَصٕل کَلر تَمیُک مِکٕسچر تہِ اوس اَصٕل بیٚیہِ اوس نہٕ یوٚتی یوٗت کِہینۍ تَتھ ٲسۍ تِم یِتھ کٔنۍ آسان چھِ نیٖل وۄزٕلۍ کَلر تہٕ تَتھ ٲسۍ واریاہ تَتھ ٲسۍ دہ کَلر سۭتۍ تہٕ بیٚیہِ باسیو مےٚ سُہ واریاہ اَصٕل قۭمتَس پٮ۪ٹھ تہِ مِلیو سُہ توٗت درٛوٚگ اوس نہٕ سُہ کِہینۍ دوٚیُم کَتھ چھِ یتھ کَنہٕ زِ مےٚ اوس سُہ ییٚمہِ سایٹہِ پٮ۪ٹھ آرڈر کوٚرمت تہٕ تَتھ تہِ واتیٚو مےٚ سُہ جلدی جلدی مطلب کینژن دۄہَن منٛز نہ تہٕ چھُ بہٕ ہُتھ کَن کران آرڈر مےٚ چھِ نہٕ جلدی واتان کِہینۍ اکھ واتیٚو سُہ جلدی جلدی بیٚیہِ اوس تَتھ قۭمتھ تہِ واریاہ اَصٕل تہٕ تِم رنگہٕ پینسل ٲسۍ واریاہ زیادٕ اَصٕل تِمو سۭتۍ ٲسۍ رنگ تہِ ہٮ۪کان کٔرِتھ تِمو سۭتۍ ٲسۍ اَگر ہُتھ کَن اَسہِ چیٖز بَناوُن آسہِ رنگہٕ سۭتی کیٚنٛہہ سُہ تہِ ٲسۍ ہیٚکان بَنٲیِتھ تِم ٲسۍ واریاہ زیادٕ اَصٕل دوٚیُم چھُ یہِ زِ مےٚ اوس اکھہٕ سکرو ڈرایور کورمُت آرڈر یعنی کہِ پیش کَش تہٕ پیش کَش یِتھُے مےٚ آرڈر کور تہٕ گۄڈٕنیتھ باسیو مےٚ سُہ اَصٕل تہٕ مَگر پَتہٕ گوٚو تَتھ یہِ دٔلیٖل کہِ گۄڈٕنیتھٕے وُچھُم یُتھُے مےٚ سُہ آرڈر کرِ تہٕ تَتھ ٲسۍ قۭمَتھ واریاہ درٛوٚج مطلب یُس نہٕ اکھ عام اِنسان أنِتھ ہیٚکہِ کِہینۍ دوٚیِم ٲسۍ یہِ کَتھ کہِ وۄنۍ انیٚے مےٚ سُہ اورٕ یور کٔرِتھ تہٕ وۄنۍ یِتھُے سُہ ووت مےٚ گرٕ تہٕ تَتھ اوس مَسلہٕ یِتھُے مےٚ تَمِچ اِستعمال یِتھُے مےٚ سُہ اِستعمالَس منٛز اوٚن تہٕ تِتھُے دارو تَتھ سُہ پٮ۪ٹھِم سُہ کالہٕ ٹھُپے دراو تَتھ نٮ۪بر تہٕ پَتہٕ روٗد ہُہ تہٕ پَتہٕ کوٚر مےٚ یِتھ تِتھ سُہ بند مَگر سُہ اوس نہٕ تیٚوٗتاہ اَصٕل کٲم کران کِہینۍ بیٚیہِ پییہِ تَتھ دۄنٕے دۄہَن منٛز خے تہٕ کٲم اوس نہٕ سُہ بِالکُلٕے اَصٕل کرٲنی کیٚنٛہہ تہٕ قۭمتھ تہِ ٲس تَتھ واریاہ زیادٕ یُس نہٕ اکھ عام اِنسان ہیٚکِی أنِتھ تہٕ بیٚیہِ ووت نہٕ مےٚ سُہ جلدی جلدی کِہینۍ تہٕ بیٚیہِ آو مےٚ تِم سایٹہِ پٮ۪ٹھ واریاہ زیادٕ اِشوٗ ییٚتہِ مےٚ سُہ اونمُت اوس تہٕ بِالکُلٕے اوس نہٕ سُہ اَصٕل کِہینۍ تہٕ بہٕ چھَس سارنہِ یہِ گُزٲرِش کران کہِ تہٕ تٔمۍ دُکان پٮ۪ٹھ یہِ چیٖز أنزیو نہٕ تُہۍ بالکُلٕے کہینۍ سُہ اوس نہٕ بالکُلٕے اَصٕل مٔٹیٖریلُک اَصٕل چیٖزَن ہُنٛد بَنیومُت یم میٹلُک سُہ مطلب سُہ شیشترُک اوس سُہ بَنیومُت بٕتھم ہنہٕ سُہ تہِ آو پھٕٹِتھ سُہ اوس نہٕ بِالکُلٕے اَصٕل تہٕ بیٚیہِ آسہٕ تَتھ چل زیادٕ اورٕے خے لٔجمٕژ تہٕ بیٚیہِ لٔجِس پَتہٕ ییتہِ وُنہِ اوس نہٕ مےٚ سُہ دۄن دۄہَن تہِ اِستعمال بالکُلٕے کورمُت